ڈرٛیوَر صٲب تُہُنٛد شُکریہ چھُ بہٕ ہَسا ووتُس پنٛنِس مُقامَس پٮ۪ٹھ اَصٕل پٲٹھۍ وۄنۍ چھِ مےٚ تۄہہِ کِراے دِنۍ یہِ کِراے ہٮ۪کوا بہٕ تۄہہِ تۄہہِ چھُوا کانٛہہ یوٗ پی آی آی ڈی چَلان جہٕ یہِ یِتھ پٲٹھۍ گوٗگٕل پے پے ٹی اٮ۪م یا بیٚیہِ کانٛہہ آن لاین پے ٹی اٮ۪م ایپ چھُو تۄہہِ تَتھ کَر ہٮ۪کا بہٕ ٹرٛانٕسفَر کٔرِتھ